اسلام علیکُم میرے دوستو میانیو بایو دوستو بُزرگو بہٕ وَنمو تۄہہِ آز پنٛنِس بارس منٛز بہٕ چھُس زُبیر احمد نجار مٲلِس چھُم ناو علی محمد نجار بہٕ چھُس روزان جے اینٛڈ جموں اینٛڈ کَشمیٖر جموں اینٛڈ کَشمیٖرَس منٛز چھُس بہٕ روزان تَتہِ چھُ یِوان ڈِسٹرک کُپوارہ تَتہِ چھُس بہٕ روزان تَتھ منٛز چھِ یِوان اکھ ٹاوُن تَتھ چھُ ناو اَتہِ چھُس بہٕ روزان بہٕ چھُس سٹوٗڈَنٛٹ بہٕ چھُس کٕلاس ٹُوٮ۪لتھَس پَران یِہُس ٹُوٮ۪لتھ چھُ مےٚ یِہُس تہٕ پَرسہٕ کوٚر مےٚ پَنُن الیوَنتھ کٕلیَر یِہُس چھُس بہٕ ٹُوٮ۪لتھَس تہٕ مےٚ چھِ زٕ ترٛےٚ بٲے بیٚیہِ چھُس بہٕ ترٛےٚ بٲے چھِ مےٚ بیٚیہِ چھُس بہٕ بیٚنہِ چھِنہٕ مےٚ کٕہۭنۍ تہٕ بیٚیہِ چھِ مےٚ مول تہٕ بیٚیہِ چھِ مےٚ مٲج بٔڈِ بَب چھِ مےٚ گُزریٛامُت نانۍ تہِ چھِ مےٚ گُزریٛامُت تہٕ بیٚیہِ چھِ بہٕ کیٛاہ وَنمو تۄہہِ بہٕ کیٛاہ چھُس بہٕ چھُس سٹوٗڈنٛٹ پَران تہِ چھُس ہورٕ چھُس گِنٛدان تہِ کِرکَٹ تہِ چھُس بہٕ گِنٛدان فُٹ بال تہِ چھُس بہٕ گِنٛدان اِوٕن کہِ زیادٕ چھُس بہٕ کَران پرٛٮ۪فَر فُٹ بال فُٹ با یہِ فُٹ بال چھُس بہٕ گِنٛدان اَثَر واریاہ زیادٕ اَصٕل تہٕ اَسہِ چھِ ییٚتہِ گرٛاوُنٛڈ تہِ تَتہِ تہِ چھُس بہٕ گِنٛدان بیٚیہِ ایج چھِ مےٚ ایٹیٖن ہایِٹ چھِ مےٚ پانٛژھ فٹ سَتھ آنچہِ ہابیٖز چھِ مےٚ کہِ فُٹ بال گِنٛدُن کِرکَٹ گِنٛدُن گیمٕز مطلب گِنٛدُن سُہ ریٖڈِنٛگ کَرنہٕ جَنرَل نالیج ایباوُٹ تہٕ سٕٹرٛٮ۪نٛگتھ سٕٹرٛنٛگتھ چھِ مےٚ سٹرٛینٛگتھ کیٛاہ سٹرٛنٛگتھ چھِ مےٚ یہِ بہٕ چھُس کِر فُٹ بال گِنٛدان اَصٕل ویٖکنیٚس چھِ مےٚ یہِ زِ بہٕ چھُس نہٕ ہٮ۪کان زیادٕ سپیٖک کٔرِتھ کِہیٖنۍ بہٕ چھُس ویٖڈیو کِرٛییٹَر تہِ چھُس بہٕ یُس ویٖڈیو کِرٛییٹ تہِ کَران سوشَل میٖڈیاہَس پٮ۪ٹھ اِنَسٹاگرٛامَس پٮ۪ٹھ آ